یہِ پٔلاس چھُ یِوان اَسہِ واریاہ ضٔروٗرت یہِ پٔلاس یُس یَتھ برونٛٹھِم حِصہٕ چھُ آسان تہٕ تَتھ چھُ واریاہ میٹیٖریَل صاف آسان لٲگِتھ تہٕ تیوٗت چھُ آسان ییٚتہِ اگر اَسہِ تار آسہِ یا شیشترٕے کینٛہہ تارِ ٹُکرٕ آسہِ یہِ چھُ تَتھ ہؠکَان ژٔٹِتھ خاص کَر چھُ یُس یِوان ہیٖٹرَن بَکار ہیٖٹرَس اگر اَسہِ تار آسہِ ژھیٚنمٕژ یا کۄیِل آسہِ ژھیٚنمٕژ تہٕ أسۍ چھِ یہِ پٕلاس اَنَان تہٕ جوڑَان چھِ سۄ تار جوڑَان چھِ سۄ کۄیِل یا کُنہِ جایہِ آسہِ تار ژھیٚنمٕژ کَنؠکشَن وُتھمُت تہٕ أسۍ چھِ ہؠکان امہِ کہِ مَدتہٕ سۭتۍ سُہ جوٗڑِتھ یا بویلَر آسہِ سَمبالُن تہٕ أسۍ چھِ اَنان یہِ پٕلاس یہِ چھُ اَسہِ واریاہ بکار یِوان تہٕ اَسہِ چھُ سہل تہٕ آسان گژھان اَمہِ سۭتۍ سُہ جوڑُن تہٕ اَتھن چھنہٕ واتان کٕہٕینۍ تہِ پرابلم چھےٚ نہٕ اتھن گژھان اگر اَمہِ پٔلاسن دیُت اَسہِ واریاہ فٲیدٕ اتھ یِم پٔلاسس پٔتۍ کِنۍ تھپہٕ زٕ چھِ آسان تہٕ تِمَن چھِ آسَان ربڑو ربڑو تھپہٕ لٲگِتھ ربڑو ربڑ کٔرِتھ یِمَن تھپَن دۄن تہٕ أسۍ چھِ تٕمنٕے تھپَن کَرَان تپھ تہٕ یَتھ أسۍ تارِ چھِ آسَان یہِ لاگُن تَمہِ سۭتۍ چھُنہٕ اَسہِ ہؠکَان یہِ گرٛیٖن دِتھ کینٛہہ تَمہِ ربرٕ سۭتۍ یہِ پُلاس چھُ واریاہ اَمہِ کوٚر واریاہ مَدَتھ اَسہِ